ہٮ۪لو السلام علیکُم اَہَن حظ آ بِلکُل یہِ گوٚو اَسہِ نُصرَتَس فون اَہن حظ آ تۄہہِ آسِوٕ کٲنٛسہِ ووٚنمُت یِم گاڈنٕکۍ سٮ۪ٹِنٛگ موٗجوٗب تُہۍ ہٮ۪کوٕ اَسہِ ؤنِتھ تۄہہِ کۭتِس حظ آنٛگنَس منٛز چھُ مطلب کٔژَن مَرلَن منٛز چھُو تۄہہِ یہِ گاڈَن بَناوُن

اچھا ٹھیٖک اچھا اچھا تُہۍ ؤنِو مےٚ تُہۍ چھُوا وٮ۪ژھان وٲر اَکھ سایڈَس تھاوٕنۍ کِنہٕ تُہۍ چھُو وٮ۪ژھان یہِ الگ کُن پتہٕ گاڈَن بَناوُن تہٕ وٲر تہٕ یہِ اِکوَٹٕے کِن اَلَگ اَلَگ ٹھیٖک حظ چھُ تُہۍ ہٮ۪کِو اَسہِ گۄڈٕنٮ۪تھ پَنُن اٮ۪ڈرَس ؤنِتھ تِکیٛاز کہِ بہٕ یِمہٕ ہا اَکہِ لَٹہِ اور بہٕ وٕچھِ ہا پانَے اَتی جاے واے تہٕ پتہٕ وۄنۍ دِم بہٕ اَتھ پانَے نظر تہٕ بہٕ وٕچھ کَمہِ حِساب کیٛاہ چیٖز کَتَس کیٛاہ لاگو أسۍ اَتھ ٹھیٖک ٹھیٖک حظ چھُ أسۍ یِمو پَگاہ اور تہٕ أسۍ وٕچھو پانَے سُہ اَتھ خٲطرٕ چھُ تۄہہِ کَم سے کَم بَرایَس ژور پانٛژھ میٚژٮ۪س ٹرٛٮ۪کٹَر اَنٕنۍ مَگر تِم گَژھن آسٕنۍ کِرٛہِنۍ میٚژ تہِ کیٛاز کہِ سُہ چھُ آسان واریاہ زیادٕ زَرخیز تَتھ منٛز یِن اَسہِ یہِ پوش ووش اَصٕل پٲٹھۍ لاگنہٕ تہٕ تَمہِ پتہٕ لَگَن اَتھ موٚزوٗر پانٛژھ دَہ لَگنَس اَتھ لَگَن دۄہ زٕ ژور سٮ۪ٹِنٛگ کَرنَس تہٕ گۄڈٕنٮ۪تھ کَرو أسۍ اَتھ یہِ بَرٲے وَرٲے ٹھیٖک سُہ چھُنہٕ اَتھ زیادٕ دَباوٕنۍ کینٛہہ سُہ چھُ تھاوٕنۍ پیٚٹھی پیٚٹھی تِکیٛازِکہِ اگر أسۍ سُہ میٚژ دَباوَو پتہٕ کھَسَن نہٕ تَتھ منٛز کُلۍ وُلۍ اَصٕل پٲٹھۍ کِہیٖنۍ تِم کَڑَن نہٕ واش کِہیٖنۍ تہٕ تَمہِ پتہٕ لاگو أسۍ اَتھ یہِ درٛمُن درٛمُن تہِ لَگہِ اَتھ تُہُنٛد چایسہِ پٮ۪ٹھ یُتھ تُہۍ ویٚژھِو تیُتھُے لاگوس اہن حظ آ اَسہِ چھُ بِلکُل اَسہِ أسۍ چھِ کَران أتھی سۭتۍ ڈیٖل یِمنٕے سۭتۍ تہٕ أسۍ اَنو سُہ پانَے پنٛنہِ ذٔریعہٕ تہٕ بَس تۄہہِ چھُ پتہٕ لاسٹَس اٮ۪نٛڈَس پٮ۪ٹھ کَرو أسۍ پتہٕ پرٛایِز وایِز سُہ اَنو أسۍ پانَے موٚزوٗر تہِ اَنوکھ أسۍ پانَے تہٕ اَلبتہ تۄہہِ چھِو صرف کَرٕنۍ موٚزوٗرَن ہُنٛد کھٮ۪ن چٮ۪نُک اِنتظام تہِ کیٛازکہِ آ أسۍ چھِ اَکی سات ٹھیکَے پٮ۪ٹھ رَٹان أسۍ چھِ سورُے کَران پنٛنہِ ذٔریعہٕ بَس تۄہہِ چھُو موٚزوٗرَن ہُنٛد کھٮ۪ن چٮ۪ن وٕچھُن تُہۍ مہٕ حظ ہیٚیِو ٹٮ۪نشَن أسۍ ہاوَو تۄہہِ ڈِزاین گۄڈٕنٮ۪تھ أسۍ بَناوَو گۄڈٕنٮ۪تھ ڈِزایِن اِنٹیٖرِیَر ڈِزایِن بَناوَو أسۍ کَمپیوٗٹرَس پٮ۪ٹھ أسۍ ہاوَو تۄہہِ تٕم گۄڈٕنٮ۪تھ تِم کِتھ پٲٹھۍ بَنَن تَمِکۍ یہِ ہاوَو تۄہہِ سافٹ کاپی تہٕ پتہٕ کَرو وۄنۍ أسۍ ہُتھ پٲٹھۍ اٮ۪پرٛوٗ کینٛہہ پَرواے چھُنہٕ فَوار تہِ ہٮ۪کوس لٲگِتھ تہٕ سُہ لاگو پتہٕ تَہٕنٛز ٹایپہٕ پٮ۪ٹھ مَرضی پٮ۪ٹھ تُہۍ کٕتھ ہیوٗ ویٚژھِو لاگٕنۍ تہٕ اَتھ ہٮ۪کو أسۍ پَتہٕ سایڈَس آبشار ہیوٗ تہِ لَبہِ لۄکُٹ لۄکُٹ بَنٲیِتھ تہٕ یا لۄکُٹ اٮ۪کویرِیَم اَکھ تہِ تھاوو سۭتۍ أسۍ حظ یِمو نیکٕسٹ مَنڈے یِمو أسۍ اور أسۍ کَرو پانَے اور وِزِٹ أسۍ ہاوَو تۄہہِ سافٹ وِیَر تہِ تہٕ تَمہِ پتہٕ ہاوَو أسۍ تۄہہِ پَتہٕ اَتی أسۍ کَتَتھ اٮ۪کویرِیَم کَتَس لَگہِ آبشار کَتَس بَناوَو فَوار کَتٮ۪تھ تھاووس تہٕ بیٚیہِ باقٕے ؤنِو تُہۍ مےٚ پوشَن ہٕںٛز ڈِٹیل تُہۍ کُس کُس پوش چھُو ویٚژھِو اَتہِ لاگٕنۍ روزٕے چھےٚ لاگٕنۍ لِلی ٹیوٗلِپ ڈیزی پٮ۪نزی ٹھیٖک ٹھیٖک کِن میروٗن کَلَر تہِ چھِ واریاہ زیادٕ زَبردَس آسان اگر تُہۍ تِم تہِ ویٚژھِو ٹرٛاے کَرٕنۍ تہٕ بیٚیہِ ٹیوٗلِپ باقٕے لِلی ڈَے ڈیزی پٮ۪نزی کُس قٕسٕم ٹھیٖک چھُ آ أسۍ چھِ تِم تہِ تھاوان أسۍ چھِ تِم تہِ تھاوان تہٕ اَسہِ چھِ أسۍ چھِ کِرٛیٖپٲرٕس تہِ تھاوان کِرٛیٖپَر کُل یُس زَن کہِ اَکھ أکِس پتہٕ آو فار اٮ۪کزامپٕل یِتھ کٔٹھۍ مَکاے کُلِس چھِ رَزما کُل کھَسان تِتھَے پٲٹھۍ چھِ أسۍ تِم کُلۍ تہِ تھاوان مگر تِم چھِ پوشَن اَلگ اَلگ قٕسٕم آسان تِم چھِ پتہٕ دیوارَس أنٛدۍ أنٛدۍ کھَسان سٲرۍسٕے اگر تُہۍ ویٚژھِو مَکانَس لَبہِ تہِ کُنہِ جاے مطلب کھالٕنۍ اَکہِ سایڈٕ تِتھ پٲٹھۍ تہِ ہٮ۪کو أسۍ کھٲلِتھ آ بِلکُل تُہۍ چھِو وٮ۪ژھان ہُم اٮ۪وَر گِرٛیٖن لَگاوٕنۍ یا ہُم بٔڑۍ سَروٕ کُلۍ وَغیرہ تِم ما چھُو تۄہہِ لَگاوٕنۍ اچھا اچھا ٹھیٖک تُہۍ ؤنِو مےٚ پَنُن وَٹسیپ نَمبَر اچھا تیٚلہِ چھُ ٹھیٖک تیٚلہِ یِمو أسۍ ژٔنٛدٕر وارِ دۄہ اوٗرۍ تہٕ اَتی کَرو مُلاقات لِپٹَن چاے کَپا تھٲیزیو تَیار